ساٲنِس ایریاہس منٛز یُس اسہِ ناو یَتھ چھِ گژھان یتھ خٲطرٕ استعمال گاڈٕ رٹنہٕ خٲطرٕ تِمن چھِ أسۍ ونان شِکٲرۍ تہٕ واریاہن ایریاہن منٛز چھِ گژھان تِمن چھُ پنُن پنُن ناو آسان أتھۍ چھِ ونان پنٛنِس ایریاہس منٛز چھِ أسۍ ونان تتھ شُکٲرۍ تہٕ تمہِ سۭتۍ چھُ واریاہ فٲیدٕ فٲیدٕ یِوان أکِس گاڈٕ رٹن وٲلِس کیٛازِ سُہ چھُ ہیکان دریاوس منٛز ؤسِتھ منٛزٕ باگ ؤسِتھ یا سٮ۪نٛدِ منٛزباگ وٲتِتھ توٚتتھ یتٮ۪تھ گاڈٕ آسن واریاہ تٕم چھِ ہٮ۪کان رٹِتھ سُہ تہ تمہِ سۭتۍ أسۍ چھِ ونان تِمن شکٲرۍ مےٚ ہسا چھُ پانس اکھ شُکٲرۍ ییٚمہِ سۭتۍ بہٕ گاڈٕ رٹٕنہِ چھُس گژھان تہٕ أسۍ چھِ بہٕ چھُس کھالان تمہِ سۭتۍ گاڈٕ بہٕ چھُس منٛزٕ باگ گژھان یَتھ سٮ۪نٛدِ تمہِ وِزِ تہٕ نِوان چھِ أسۍ یہِ پتہٕ چھِ أسۍ رٹان تہٕ یِتھُے أسۍ ناو چھِ توٚتن نِش نِوان شکٲرۍ یا ناو تہِ چھِس ونان أسۍ کٲشرۍ پٲٹھی نِوان چھِ أسۍ سُہ تور منٛزٕ باگ پہن تہٕ رٹان چھِ أسۍ گاڈٕ